وعلیکُم اَسَلام ورحمتُہ اللہِ وبرکاتہ بلکل بہٕ چھُس زامُت کُنوُہ شَتھ تہٕ اَرنَمتھَس منٛز شےٚ اپریل مےٚ کٔر پَنٕنۍ ابتدٲیی تٲلیٖم ییٚتی گامَس منٛز یَتھ گامَس ناو چھُ پتھَن یہِ چھُ پُلوٲمہِ ڈِسٹِرٛکَس منٛز اَکھ لۄکُٹ مَکُٹ گام تَتھ اوس وَنان آی اٮ۪م آی اِسلامِک ماڈَل اِنسٹِچوٗٹ ییٚتہِ کٔر مےٚ دٔہمہِ جمٲژۍ تام پَنٕنۍ تعلیٖم مکمل اور تمہِ پَتہٕ پوٚر پُلومے مین ٹاونَس منٛز مہجوٗر مٮ۪موریَل ہایر سٮ۪کَںٛڈی سکوٗل اور یَتھ منٛز مےٚ سَبجَکٹہٕ ٲسۍ پَنٕںۍ رٔٹۍمٕتۍ مٮ۪ڈِکَل اور تمہِ پَتہٕ کوٚر مےٚ کالیج جویِن مگر کالیج اوس شیرِ کشمیٖر یوٗنیوَرسٹی یَس چھِ سٕکاسٹہٕ یَسہٕ ییٚمیُک کٮ۪مپَس چھُ گاندربل تہٕ تَتہِ چھُس بہٕ تَتہِ کوٚر مےٚ گرٛیجُویشَن فِشریٖز ساینَسَس منٛز اور وۄنۍ چھُس بہٕ تٔتۍ نٕے ماسٹٲرٕز یا وَنو پی جی کَران أتھۍ سَبجَکٹَس منٛز اور امہِ مٔزیٖد چھُ مےٚ وۄنۍ تٔتھۍ سَبجَکٹَس مںٛز پی اٮ۪چ ڈی کَرنُک تہِ پٕلان بَس